اسلام علیکُم مٔنزِم یٲرۍ صٲب ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ أسۍ حظ چھِ لٔڑکہٕ وٲلۍ ژٕ وَن حظ مےٚ آ أسۍ کَر ژھٕنَو وۅنۍ گٔنٛڈِتھ ؤنٛڈِتھ ہُتہِ وٲجا پٲجا لاگو أسۍ کَر یِمو وۅنۍ تور گنٛڈنہِ

اَچھا اَچھا ٹھیٖک وَلہٕ تَمے دۄہ یِمو تیٚلہِ أسۍ أسۍ لاگو وٲجا پٲجا لاگو کورِ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ سلام علیکُم مٔنزِم یٲرۍ صٲب